آ تُہۍ چھُو حظ یِم کٕلوتھ ہاوُس چھُ نہ حظ تُہۍ مٔدیٖنہ کٕلوتھ ہاوُس اہن حظ آ تۄہہِ نِش حظ نِیاو اَسہِ تِم ڈورمیٹٕس حظ نِیاو تِم حظ ٲسۍ نہٕ اَصٕل کِہیٖنۍ تِم ڈورمیٹٕس کالٹی تہِ حظ ٲس تِمَن اَصٕل کِہیٖنۍ بیٚیہِ حظ ؤتھۍ تِمَن فٮ۪ت بیٚیہِ حظ چھَلیاے تِم میٛانہِ مٔمی تہٕ تِمَن حظ درٛاو اَکھ حظ درٛاوُکھ رنٛگ بیٚیہِ حظ ٲسۍ تِمَن کیٛاہ تام فٮ۪ت درٛامٕتۍ بَبٕلز ہِوۍ حظ کھٔتۍ تِمَن تہٕ سُہ نہ حظ اوس نہٕ میٛانہِ حِساب اَصٕل کالٹی دِژمٕژ تۄہہِ کِہیٖنۍ مہربٲنی کٔرِتھ ٲسِو گۄڈٕ وٕچھان کیٛاہ چیٖز دِمو یُس ڈورمیٹ حظ تۄہہِ ڈورمیٹ حظ ٲسِو تۄہہِ دِتمٕتۍ تِم نہ حظ ٲسۍ نہٕ کُنہِ لایقٕے رنٛگ تہِ حظ درٛاوُکھ پَتہٕ حظ گٔے تِم شِرنٛک تہِ حظ گٔے تِم حظ ژۄمٹے رنٛگ حظ درٛاوُکھ تہٕ بیٚیہِ حظ گٔے کٲم بیٚیہِ حظ ؤتھِکھ فٮ۪ت تٕم نہ حظ ٲسۍ نہٕ اَصٕل ڈورمیٹ کِہیٖنۍ گۄڈٕ ٲسۍتو مہربٲنی کٔرِتھ وٕچھان کیٛاہ چیٖز دِمو أسۍ کَسٹمرَس تَمے بہٕ چھُس وۄنۍ وۄنۍ کٔرِو تُہۍ کٲم تُہۍ رٔٹِو تِم ڈورمیٹ واپَس تِکیٛازِکہِ تۄہہِ چھِو مےٚ تَمہِ ساتہٕ ووٚنمُت بہٕ کَرو تۄہہِ پے واپَس اگر یِم مٔکٔرۍ ٲسۍ مےٚ چھُو تۄہہِ نِش یِم دَہ ڈورمیٹ نِمٕتۍ تُہۍ کٔرِو مےٚ أہٕنٛدۍ پیمٮ۪نٛٹ واپَس تہٕ بہٕ دِمو تۄہہِ یِم ڈورمیٹ واپَس تِکیٛازِکہِ یِم چھِنہٕ اَصٕل کِہیٖنۍ یِمَن چھُ فٮ۪ت نیران بیٚیہِ چھُ رنٛگ نیران إمَن یِم چھِنہٕ یِم چھِنہٕ کُنہِ لایق یِم ڈورمیٹ نہ چھِ کالٹی تہٕ مہربٲنی کٔرِتھ تُہۍ رٔٹِو یِم واپَس تہٕ تُہۍ کٔرِو مےٚ پَنٕنۍ یِم پونٛسہٕ چھِ تُہۍ کٔرِو مےٚ تِم واپَس ٹرٛانَسفَر سُہ سُہ گٔے تُہٕنٛز مہربٲنی